آ پانٛژھ وٲرڈ ہسا ہٮ۪کہٕ بہٕ ؤنِتھ یِمَن دوٚن نَمبرَن درمیان پانٛژھ ہَتھ پٕنٛژھٕ ترٛےٚ ساس ژور ساس زٕ ہَتھ تہٕ شُوَنٛزاہ پانٛژتٲجی شَتھ تہٕ پانٛژھ ساس